ہِنٛدوستانَس منٛز چھِ تِم خاص جایہِ یِمو سۭتۍ ٹیٛوٗرِسٹ ایٹریکٹ چھِ گژھان تَتھ چھُ یِوان گۄڈٕنٮ۪تھ چھُ یِوان تاج محل چھُ یِوان ریڈ فورٹ چھُ یِوان جامِع مسجد چھُ یِوان گولڈَن ٹیمپُل چھُ یِوان داچھی گام نٮیشنَل پارٕک چھِ یِوان گُلمَرٕگ چھُ یِوان نِشاط شالیمار چھُ یِوان آ پَہلگام چھُ یِوان یہِ واریاہ واریاہ خاص جایہِ چھےٚ یِمَو سۭتۍ ٹیٛوٗرِسٹ ایٹریکٹ چھُ گژھان